ہیٚلو اَلسَلامُ علیکُم وَعلیکُم اَلسَلام تُہۍ چھُو حظ ٹھیٖک الحمدُ الِلہ ٹھیٖک تُہۍ چھُو حظ یہِ ویٚڈنٛگ پلینر اسہِ حظ اوس خانٛدر تہٕ یہِ مےٚ اوس ویٚڈنٛگ پلینر اَکھ ضُروٗرَت تُہۍ چھُو حظ یہِ ویٚڈنٛگ پلینر ٹھیٖک ٹھیٖک تُہۍ ؤنتو حظ یہِ اسہِ اوس یہِ لیٚہنٛگا ویٚہنٛگا خٲطرٕ اوس تھوڑا وَنُن تۄہہِ ڈِزاین وِزاین باقٕے تہِ تھوڑا مشوَر کَرُن یِہٲے ٹیٚنٛٹس ویٚنٛٹس ریٚلِونٛٹ کیُتھ کیاہ اَنو تہٕ بیٚیہِ بیٚیہِ اوس وُچھُن یِہٲے بیوٹی پارللٕچ یِیَہ کانٛہہ اسہِ لیٚڈی ویٚڈی ہیٚکیہ یِتھ یُس مےٚ میٛک اپ کرِہا تہٕ یِہٲے مٲنٛز وٲنٛز مٲنٛزِ وٲنٛزِ ہُنٛد کَرِہا سٔے کیٚنٛہہ بُنٛدوبستَہ تُہۍ چھُوا کَران سورٕے تہٕ کِنہٕ باقٕے چھِ اسہِ بیٚیہِ تہِ چھِ اسہِ کانٛہہ اَرینٛج کَرُن کِنہٕ تُہۍ چھُو سورٕے کَران پانے

اوا

تُہۍ ؤنتو یِم بَجہِ یِم چھُو نَہ تُہۍ وَنان بانہٕ وانہٕ تہِ اَنو أسۍ یورۍ مگر اسہِ چھُ مطلب یہِ خانٛدر یُس چھُ اَتھ منٛز چھُ سال وارِیاہ بوٚڑ دیُن تِم بَجہِ دیگہٕ ویگہٕ چھَوا تۄہہِ یِم وارِیاہ بجہِ چھِ آسان

ٹھیٖک ٹھیٖک ٹھیٖک

ٹھیٖک ٹھیٖک چَلو تیٚلہِ حظ چھُ ٹھیٖک اسہِ تہِ اوس ٹیٚنشنٕے اسۍ ٲسۍ دَپان وۄنۍ کۭتہن سۭتۍ کَرو کَتھ وَنہِ ییٚلہِ تۄہہِ نِش سورٕے کیٚنٛہہ مِلہِ تہٕ تُہۍ ؤنتو یُس یہِ آسہِ نہ یَتھ بیوٹِشن آسہِ تۄہہِ یۄس میک اپ ویک اپ کَرِ تہِ سۄ چھا ہُہ تۄہہِ چھُوا پانے کَران کِنہٕ تمہِ خٲطرٕ چھُو تُہۍ کانٛہہ لڑکی تھٔمٕژ بَدل

پانے الگ الگ آ اَدٕ کیاہ

اَدٕ کِہیٖنۍ چھُنہِ کِہیٖنۍ چھُنہِ پَرواے تیٚلہِ تیٚلہِ چھُنہِ اسہِ کیٚنٛہہ ٹیٚنشن چَلو ٹھیٖک چھُ ٹھیٖک حظ چھُ ؤلِو تمہِ دۄہ کَرہو بہٕ فوٗن نَہ وٕنہِ چھُ اسہِ وارِیاہ ٹایم تہٕ تمہِ دۄہ کرہو أسۍ پانٛژھ ٲٹھ دۄہ بۄنٛٹھٕے فوٗن کَر آسوٕ تۄہہِ یُن تہٕ ٹھیٖک چھا حظ چلو ٹھیٖک چھُ چلو بیٚہو حظ رۄبس حَوال ٲں اَدٕ حظ چَلو اَدٕ کہِ اَدٕ کہِ ٹھیٖک چھُ چَلو بیٚہو رۄبس حَوال اَدٕ حظ